وعلیکُم السلام وَرحمَتُہ اللّہ آ بِلکُل جِناب تُہۍ کَم چھُو تۄہہِ کیٛاہ چھُ ناو اچھا تۄہہِ چھُ بِلال صٲب ناو آ ؤنِو کیٛاہ دٔلیٖل چھےٚ

اچھا تۄہہِ چھُو کٕننہٕ خٲطرٕ تۄہہِ چھُو تُہۍ چھِو کَسٹٕمَر ہہ آچھا وٕکٮ۪س چھِو تۄہہِ کَرٕنۍ کٲم اَچھا تۄہہِ چھُو بھاو پِرٛژھُن گوجَن ہُنٛد ٹھیٖک چھا وٕچھ حظ جِناب اَتھ منٛز چھِ گوجَن منٛز آسان ترٛےٚ قٕسٕم اَکھ گٔے اَکھ نَمبر گوٗج بیٛاکھ گٔے زٕ نَمبر گوٗج بیٛاکھ گٔے ترٛےٚ نَمبر گوٗج ٹھیٖک چھِ سا اَکھ نَمبر گوٗج یۄس چھَنہ سۄ چھِ گَژھان مارکٮ۪ٹَس منٛز بَہہ شَتھ رۄپیہِ اور أسۍ دِمو تۄہہِ کہہ شَتھ رۄپیہٕ فاینَل کہہ شَتھ رۄپیہٕ ٹھیٖک چھِ سا یُس زٕ نَمبَر گوٗج چھِ سُہ چھُ مارکٮ۪ٹَس منٛز گَژھان ٲٹھ شَتھ رۄپیہِ سُہ گَژھِوٕ تۄہہِ ساڑ سَتھ ہَتھ کٔہۍ گَژھیو اَچھا یُس ترٛےٚ نَمبر گوٗج چھِ سُہ چھِ گَژھان مارکٮ۪ٹَس منٛز پانٛژھ ہَتھ رۄپیہِ اور أسۍ چھِ دِوان ژورَے ہَتھ رۄپیہِ آ یِم ڈُنۍ یِم یِم ڈُنۍ چھِ أسۍ اَنان بَرابر ساوتھ پٮ۪ٹھ اور سَوتھٕکۍ ڈُنۍ چھِ اَسہِ یۄتَس واتان اور تۄہہِ چھُو پَتہ ساوتھٕکۍ ڈُنۍ کیٛاہ چھِ آسان تَتھ منٛز چھِ اَکھ نَمبَر گوٗج آسان اور مَزیٖد تَمہِ مزیٖد تہِ چھِ آسان تِم واریاہ مط مطلب صاف چھِ آسان یَتھ منٛز واریاہ زیادٕ فٲیدٕ چھِ آسان آچھا بوٗزِو تُہۍ یوکُن بوٗزِو تُہۍ یو بوٗزِو تُہۍ یوکُن آ تُہۍ کٔرِو کٲم تُہۍ یٖیِو مےٚ میٛٲنِس مطلب ییٚتہِ نِش دُکان چھُ تُہۍ وٲتِو تَتَس دُکانَس پٮ۪ٹھ یِیِو توٚتُے وٲتِو تۄہہِ سۭتۍ کَرٕ بہٕ مَطلَب فیس ٹُہ فیس کَرو أسۍ کَتھ أسۍ وٕچھو کیٛاہ دٔلیٖل چھِ مطلب کُس ہِش گوٗج لَگی ژےٚ ٹھیٖک چھِ سا آچھا یِتھ پٲٹھۍ تُہۍ یِتھ پٲٹھۍ تُہۍ توٚتَتس وٲتِو نَہ تۄہہِ تۄہہِ ہاومو بہٕ ترٛٮ۪نوَے قٕسٕم گوجہِ ٹھیٖک چھا یِتھ پٲٹھۍ بہٕ ترٛٮ۪نوَے قٕسٕم گوجہِ ترٛاومو تۄہہِ بٔتھِ کَنۍ پتہٕ کٔرِو تُہۍ ڈِسایِڈ تُہۍ کُس ہیوٗ چھُ تۄہہِ کُس ہیوٗ چھُو نیُن اور تَمی حِساب دِمو بہٕ تۄہہِ سُہ گوٗج ٹھیٖک چھےٚ سا آچھا اَمہِ مزیٖد یُس یہِ مطلب یُس اَکھ نَمبَر گوٗج چھِ آسان اَکھ نَمبَر گوٗج یُس بہٕ تۄہہِ دِمو یُس یُس بہٕ تۄہہِ اَکھ نَمبَر گوٗج دِمو یہِ آسہِ صاف تہٕ شَفاف اَتھ منٛز آسہِ نہٕ کانٛہہ فُٹمُت دانہٕ کینٛہہ آ یہِ آسہِ بَرابَر فاڈ فاڈ کیٛاہ آسہِ فاڈ فاڈ اچھا ٹھیٖک چھُ تُہۍ وٲتۍزیو سٲنِس شاپَس پٮ۪ٹھ ٹھیٖک چھا